یُس مےٚ یُس حظ مےٚ مطلب غلط یُس تجرُبہٕ روٗد سُہ حظ روٗد چَپلہِ پٮ۪ٹھ مےٚ حظ ٲس چَپَل کٔرمٕژ آرڈَر یُس مےٚ کَرے سُہ شےٚ ہَتھ تہٕ پنٛژاہ گۄڈَے کِنۍ أکہِ دۄیہِ لَٹہِ حظ لٲج مےٚ سُہ مےٚ باسے مطلب سُہ وٕچھنہٕ وِزِ باسے مےٚ سۄ واریاہ زیادٕ اَصٕل مگر یُتھُے حظ مےٚ سۄ لٲج تَتھ حظ درٛاے مطلب ساڑ شےٚ ہَتھ ٲس سُہ مگر درٛاو تَتھ صرف زٕ لاگُن بَس پَتہٕ حظ ژھیٚنۍ سۄ تَمیُک یُس حظ مےٚ تجُربہٕ روٗد سُہ حظ روٗد واریاہ زیادٕ غلط مےٚ حظ پَشتو پَتہٕ مےٚ کیٛازِ أنۍ یہِ